اہن سا آ یِم زن گیمہٕ چھِ تِم چھِ بیٚنفٹ کران تِمن لُکن یِم زن رولر ایریازن منٛز بسان چھِ تِکیازِ گیمن چھِ زٕ قٕسم اکھ گے اوٹ ڈور گیمٕز بییٚہِ گے ویڈیو گیمٕز ویڈیو گیمٕز گے تِم گیمز یِم زن أسۍ آن لایِن سُماٹ فونن پٮ۪ٹھ گنٛدان چھِ تہٕ پَن کران چھِ پنُن پان رِلیکٕس تہٕ بییٚہِ چھِ کران ٹایم پاس اوُٹ ڈور گیمٕز گے تم گیمٕز یِم زن أسۍ نٮ۪برٕ کَنۍ گرونٛڈن منٛز بڑٮ۪ن بڑٮ۪ن گراونٛڈن منٛز گنٛدنہٕ چھِ یِوان یِمن منٛز زن فٹ بال کرکَٹ والی بال وغٲرٕ یِوان چھِ یِمو یمن اوٹ ڈور گیم گنٛدنہٕ سۭتۍ چھُ اکھ انسان فِزکٔلی میٚنٹٔلی تہٕ اِموشنٔلی فٹ روزان تہٕ أمِس چھُنہِٕ کانٛہہ تہِ ہیٚلتھ اِشوز گژھان اگر یہِ ڈیلی بیسز یِم ایٚکٹِوِٹیٖز کرِ تہٕ یِم زن آن ویڈیو گیمٕز چھِ تِم ڈیلی بیسز پٮ۪ٹھ کرنہٕ موٗجوٗب چھِ امہِ سۭتۍ واریاہ تہِ ہیٚلتھ اِشوز گژھان یا ساروٕے کھۄتہٕ بوٚڑ اِشوٗ چھُ یہِ زِ امہِ سۭتۍ چھِ أچھن بٔڑ پرابلِم گژھان رِگیٚلر فونس کُن وٕچھُن یا گیمہٕ چلاونہِ اس لیے چھُس بہٕ رِکمنٛڈ کران پرٮ۪تھ کٲنٛسہِ نوجوانس کہِ سُہ گنٛدِ اوُٹ ڈور گیمزٕے بجایہِ ویڈیو گیمٕز